أسۍ چھِ بَناوان گَرِ گَنٛڈٕ آنچار ڈوٗنۍ ژیوٚٹ فٔدنہٕ ژیوٚٹ اولو ژیوٚٹ تَتھ خٲطرٕ چھِ أسۍ واریاہ زیادٕ اِنگریٖڈیَنٹٕس تہٕ آسان جیسے اَگر أسۍ اولو ژیوٚٹ آسہِ بَناوُن تَتھ خٲطرٕ چھِ أسۍ گۄڈٕ اولو اَصٕل پٲٹھۍ صاف کَران تِم زٕلان پَتہٕ سِوان تَمہِ پَتہٕ چھِ أسۍ تِم دگان تَمہِ پَتہٕ چھِ أسۍ ترٛاوان تُمَن نوٗن مَرژٕوانٛگُن تمہِ پَتہٕ چھِ أسۍ تِم تَلان تُم چھِ واریاہ زیادٕ تَتھ چھِ واریاہ زیادٕ ٹیٚسٹہٕ یِوان پَتہٕ یا اگر ڈین ڈوٗنۍ ژیوٚٹ آسہِ اَسہِ بَناوُن تِم تہِ چھِ أسۍ ڈوٗنۍ پھُٹراوان گۄڈٕ پَتہٕ نیامہِ منٛزۍ دَگان پَتہٕ رَلاوان اَگر اَسہِ مَرژانٛگُن تہِ آسہِ تَتھ رَلاوُن ہُہ رَنُن مَرژوانٛگُن یا ہُہ وارِ ہُنٛد مَرژوانٛگُن آسہِ رَلاوُن رَلاوَس سُہ تہِ سُہ چھُ پَتہٕ واریاہ زیادٕ اَصٕل ٹیٚسٹہٕ دِوان بَتہٕ سۭتۍ أسۍ چھِ واریاہ زیادٕ ایٚنٛجاے کران پَتہٕ سُہ ریٚمِڈی اِیی واریاہ واریاہ چیٖز چھِ بیٚیہِ چھِ أسۍ آنچار تہِ بَناوان گرِ بیٚیہِ بَناوو أسۍ اَمبہٕ آنٛچار یا بَناوو اَمبہٕ آنٛچار یا بَناوو ہاکھ آنٛچار یا بَناوو مُجہِ آنٛچار یا بَناوو گازرِ آنٛچار